مُشکلات ؤکِیٖلَن پُلِیٖس سٕنٛز تہٕ بیٚیہِ واریاہَن گژھان واریاہ زِیادٕ مُشکلات یہِ کِینٛہہ تہِ اَگر کینٛہہ کیس آسہِ سُہ سالُو کَرنَس تہٕ یِمَن چھِ پیٚوان لُکَن سٟتۍ لَڑُن باقٕیَن پُلِیٖسَن باقٕیَن چِیٖزَن سٟتۍ لَڑُن یِمَن چھِ پیٚوان واریاہ چِیٖز سٟتۍ محنَت کَر